اچھا شبنم ظہرا مےٚ ؤنِو تُہۍ تۄہہِ ووٚنوٕ کہِ تۄہہِ چَھو گَرِچ کٲم واریاہ پسند کَرٕنۍ تۄہہِ کیاہ چھُو گَرِ کہِ کامہِ منٛز ساروٕے کھۄتہٕ زیادٕ خۄش کران مےٚ چھِ گژھان ساروے کھۄتہٕ زیادٕ خۄش کٲم کَرٕںۍ سُہ گو کِچنَس منٛز کِچنَس منٛز چھِ یوان یِتھ کَنۍ واریاہ کامہِ کَرنہٕ بانہٕ چھلٕنۍ یِم خراب چھِ آسان گٔمٕتۍ چاے بناونہٕ سۭتۍ یا سِیُن رَننہٕ سۭتۍ یا بَتہٕ رَنہٕ سۭتۍ یا باقی چیز چھِ سِیُن رَنُن چھُ یا چاے کَرُن چھُ چاے منٛز چھِ أسۍ نُن چاے تہِ چٮ۪وان نُن چاے تہِ کَران لِپٹن چاے تہِ لِپٹن چاے تہِ کران اچھا تُہۍ وونِو مےٚ اگر أسۍ کَتھ کَرو کَشمیٖرس منٛز چھُ وازوان واریاہ مشہور کشمیٖرُک وازوان وازوانس منٛز کیاہ چھُو تۄہہِ پسند مےٚ حظ چھُ وازوانس منٛز پسند رِستہٕ تہٕ بییہِ کَباب تۄہہِ چھوا باسان یُس یہِ وازوانُک کَلچر کَشمیرس منٛز چھُ یَتھ منٛز ژور نَفر یِکوَٹہٕ چھِ بَتہٕ چھِ کھٮ۪وان تۄہہِ کِیُتھ باسان یہِ یِتھ کٔنی چھُ یہِ واریاہ اصل یِمو تھوومُت یہِ چھُ اَکہِ حسابہٕ ٹریڈِشن مطلب کَشمیٖرُک یُس کہِ اصل چھِ مگر اَتھ منٛز چھُ واریاہ زایہِ گَژھان اَتھ منٛز گَژھہِ یُن تیُتے سرو کَرنہٕ یوتاہ اَکھ اِنسان ہیکہِ کھٮ۪تھ تمہِ ذیادٕ تہِ کیازِ کہِ ییٚلہِ مطلب آ اگر أسۍ کَتھ کَرو وازوانٕچ اَتھ منٛز چھِ آسان لگ بگ سَتھ ٲٹھ سیِنۍ گوڈنٮ۪تھے چھِ آسان ترامہِ پٮ۪ٹھے چھِ آسان مٮ۪تھہِ ماز تَبَک ناٹہِن چھِ آسان کباب چھِ آسان دٔنۍ چھِ آسان یا پَتہٕ ییٚلہِ پَتہٕ سٹاٹ چھِ گَژھان سِیوٛن تراوُن ییٚلہِ وازٕ سیُن چھُ تراوان تِم چھِ تراوان رِستہٕ مطلب باقی چیز چھِ تراوان رونگ روگَن جوش چھِ تراون یہِ گَژھہِ تیُتے یُن تراونہٕ یوتاہ سُہ اِنسان ہیکہِ کھٮ۪تھ یہِ نہٕ کیٚنٛہہ کہِ پَتہٕ تُلہِ سُہ گَرٕ خٲطرٕ تہِ گو تۄہہِ چھُو نہٕ یُس یہِ اَیڈیا چھُ یُس یہِ گَرٕ چھِ نِوان لُک سُہ چھو نہٕ تۄہہِ پسند کیٚنٛہہ مےٚ چھُ پسند مگر یہِ گَژھہِ یُن تِتھ کَنۍ تیٚلہِ گَژھہِ اَتھ تیُتھے سِسٹَم تہِ آسُن یہِ نہٕ کیٚنٛہہ کہِ یُس پَتہٕ ترامہِ پٮ۪ٹھ باقی بَتہٕ چھُ روزان سُہ چھُ زایہِ گَژھان تیٚلہِ گَژھہِ سُتہِ یُن مطلب سورے مطلب کھٮ۪نہٕ سُہ چھُ نا زایہِ گَژھان اِسراف کَرُن چھُ گۄناہ تۄہہِ چھو پانس پے چلو واریاہ اصل تُہٕنز راے آیہِ مےٚ بَڑٕ پسند شُکرِیاہ اَسہِ سۭتۍ کَتھ کَرنہٕ خٲطرٕ شُکرِیاہ مہربانی